اگر بہٕ سوشل میٖڈیا پلیٹ فارمن ہٕنٛز کتھ کرٕ بہٕ چھُس ؤنکیٚس استعمال کران انسٹاگرام چھُس بہٕ استعمال کران فیس بُک چھُس استعمال کران وٹٕس ایپ کران استعمال یا یوٗٹیوٗب کران استعمال تو امہِ کہِ تھٔروٗ اگر تۄہہِ پیی آسہِ وٕ کہِ واریاہ زیادٕ یِم خبرٕ چھِ یا انسان چھُ واریاہ زیادٕ ڈوکمنٹریٖز یا ویٖڈیوز تتھۍ وٕچھان انسانس چھِ واریاہ زیادٕ جلدی یُس دُنیہِچ یۄس ایویرنیس چھِ آسان یا دُنیہِچ یِم خبرٕ چھِ آسان یِم چھِ انسانس پننہِ جایہِ واتان تہٕ بیٚیہِ یُس چیٖز یُس انسانس یۄس ڈیولپ چھِ آسان گٔمٕژ یہِ ماینڈ ماینڈ سٮ۪ٹ یُس ڈیولپ چھُ آسان گوٚمُت یا دٮ۪ماغ یُس چھُ آسان ڈیولپ گوٚمُت یتھ چیٖزس گۄڈٕنٮ۪تھ واریاہ واریاہ واریاہ زیادٕ وقت اوس لگان مٲنۍ تو ؤری وادٕ ٲسۍ انسانس لگان کانٛہہ کُنہِ أکِس چیٖزس مُتعلق کانٛہہ ذٲتی راے تھاونُکھ یُس ذٲتی راے یۄس چھِ آسان سُہ بناونہٕ خٲطرٕ سُہ چیٖز چھُ ؤنکیٚنس ہٮ۪کان انسانس اکہِ یا دۄیو ویٖڈیو سۭتۍ مٲنۍ تو یا کانٛہہ یِم پیپٲرٕس وغیرہ چھِ آسان تِم پرنہٕ سۭتۍ چھِ انسانس ایٖزیٖلی ہٮ۪کان میٖلِتھ تو بہٕ ہٮ۪کہٕ یہِ واریاہ بروس سان یہِ کتھ ؤنِتھ کہِ ڈٮ۪فنِٹلی چھُ سوشل پلیٹ فارمو مےٚ زندگی پٮ۪ٹھ واریاہ زیادٕ اثر ترٛوومُت بیٚیہِ یُس دُنیہُک یُس یہِ وٲرلڈ وِو چھُ آسان امۍ حظ چھُ مےٚ واریاہ حدس تانۍ یہِ مولڈ کوٚرمُت پننہِ حساب تو یہِ چھُ اکھ مین پوینٛٹ یا مین عہدٕ اکھ تو البتہ یہِ تہِ چھُ کہِ انسان چھُ واریاہ حدس تام نیگیٹولی تہِ ہٮ۪کان یِمو چیٖزو سۭتۍ اٮ۪فیکٹ حظ گٔژھِتھ مٲنۍ تو نیگیٹو چیٖز یِم چھِ آسان یا یِہُنٛد اثر تہِ چھُ آسان نیگیٹولی تہِ پٮ۪تھ تو یہِ چھُ اسہِ تامَتھ کہِ أسۍ حظ کرو واریاہ زیادٕ اگر أسۍ کُنہِ چیٖزس مُتعلق کتھ واتہِ یا کُنہِ چیٖزس مُتعلق اگر أسۍ برٛونٛہہ کُن خبر واتہِ تو یہِ چھ سٲنۍ کیٛاہ چھِ اتھ دپان یہِ ذِمہِ وٲری کہِ أسۍ حظ کرو یہِ آس پٲٹھۍ اتھ چیٖزس مُتعلق ریٖسٲرِچ أسۍ پرو اتھ مُتعلق کہِ یہِ چھا ٹھیک کِنہٕ یہِ چھُ غلط یا یہِ چھُ پوٚز یہِ چھا غلط تِکیٛازِ اگر أسۍ سوشل میٖڈیا وٕچھو اتھ پٮ۪ٹھ چھِ أکۍ سٕے چیٖزس مُتعلق آسان واریاہ الگ الگ راے تو اگر أسۍ الگ الگ راے وٕچھو یا اگر أسۍ اکٕے راے ہٮ۪تھ پکو تو تمہِ سۭتۍ چھُنہٕ اسہِ تیوٗت فٲیدٕ کینٛہہ تِکیٛازِ سُہ چھِ أسۍ بیٚیِس سٕنٛز کتھ مانان البتہ اگر أسۍ پانٛژن شیٚن ہِنٛز راے بوزَو پتہٕ ہٮ۪کو تتٮ۪ن سمجھِتھ کہِ کانٛہہ مُدٕ کتھ چیٖزس مُتعلق چھُ تو تیٚمہِ سۭتۍ کیٛاہ گژھِ اسہِ کٲم سُہ اکھ پنُن پٔرسٕنل وٲرلڈ وِو بنہِ تو یہِ چیٖز چھُ اکھ ضروٗری تہٕ امہِ چھِ میانہِ دُہٕچہِ ذٲتی زندگی پٮ۪ٹھ واریاہ اثر حظ ترٛوومُت